ہیٚلو اسلام علیکُم تُہۍ چھُوحظ ٹھیٖک صحت چھُ حظ ٹھیٖک اَلحَمدُاللہ سٲری ٹھیٖک یہِ مےٚ بوٗز تۄہہِ چھُو بُٹیٖک تہٕ حظ مےٚ بوٗز سُہ چھُ مَشہوٗر سُہ بُٹیٖک تہٕ مےٚ چھِ یِتھٕ کٔنۍ فَنٛگشَن چھِ تہٕ مےٚ ؤنِو مےٚ ؤنِو ژےٚ نٔو ڈِزایِن کیٛاہ کیٛاہ چھُ آمُت مےٚ بوٗز مےٚ بوٗز تۄہہِ تَوَے کِنۍ کوٚر مےٚ فون تُہُنٛد بُٹیٖک چھُ واریاہ زیادٕ مشہوٗر مےٚ دوٚپ بہٕ کَرو تۄہہِ فون تہٕ بیٚیہِ کیٛاہ بیٚیہِ کیٛاہ نوٚو ٹرینٛڈِنٛگ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ او کے او کے وعلیکُم السلام